بِلکُل فِٹنیس ٹریکر یا سُمارٹ واچ یتھ أسۍ وَنان چھِ سۄ چھ مےٚ واریاہ لٹہِ یوٗز کٔرمٕژ تہِ تمیکۍ یم واریاہ مین فیچٲرٕس ٲس کہِ اِنسانس اوس گوٚڈٕنیٚتھٕے لگان پاے پنٕنۍ ہیٚلٕتھ کوت چُھ پنن بٕلڑ پریشر وغیرہ نارملیز کرنہٕ خٲطرٕ اوس انسان مےٚ روزان پنُن پننہِ صحتُک خیال اوس تمہِ سۭتۍ روزان اور بیٚیہِ یِم تہِ نوٹفِکشنز وغیرہ آسہِ آسان تِم اسہِ مےٚ بِلکُل مطلب نزدیٖکھِے اتھۍ یِوان کیازِ تمہِ سۭتۍ اوس نہٕ مےٚ پیٚوان فون بار تہٕ بار استعمال کرُن کینٛہہ